اگر بہٕ کَتھ کَرٕ کہِ مےٚ چھُ بوٗزمُت پنٛںِس مٲلِس ماجہِ نِش کہِ بِرٛنٛہمہِ زمانہٕ ٲسۍ ییٚتہِ واریاہ اَصٕل یِمہٕ مَذۂبی لیٖڈَر ٲسۍ یِم یور کٔشیٖرِ منٛز آے تہٕ ییٚتہِ پھٔلٲوُکھ اِسلام تہٕ تِمَن ہںٛد وَ اَکھ بوٚڑ بار رول چھِ کٔشیٖرِ خٲطرٕ تہٕ تِمو ٲس صرف اِسلامٕے نہٕ کِہیٖنۍ تِمو ہیٚچھنٲیِکھ لُکھ باقٕے باقٕے چیٖز تہِ زندگی گُزارنٕکۍ طٔریٖقہٕ یا باقٕے یہِ بایی چارہ پانہٕ ؤنۍ تھَوُن یا یِتھَے کَنَٮ۪تھ واریاہ واریاہ کینٛہہ چیٖز صرف اَکھ اِسلام تِکیٛازِ اِسلامَس منٛز چھِ یِم سٲری یِوان تہٕ اوٚوَر آل اَگر أسۍ وَنو تِمو ہیٚچھنووُکھ سورُے کینٛہہ ییٚتِکٮ۪ن لُکَن تہٕ تَتھ منٛزَن چھُ مےٚ اَکھ یہِ یِوان یاد تٔمِس چھِ وَنان شیخ العالم شیخ العالم اوس اَکھ یہِ لیٖڈَر یُس یور آیے یُس واریاہ زیادٕ رُت تہٕ اَکھ اَکھ بُزرٕگ اَکھ اِنسان اوس تٔمِس چھُ وُنہِ تہِ کٔشیٖرِ ہِنٛدۍ لُکھ واریاہ زیادٕ عزت کَران تہٕ پنٛنٮ۪ن واریاہ زیادٕ یاد تہٕ تھاوان تہٕ تٔمۍ سٕنٛدٮ۪ن سُہ یِم کَتھٕ اوس وَنان یا اَکہِ قٕسمُک وَنو شٲعری اوس کَران تِمَن چھِ أسۍ وَنان واکھ کیٛازِکہِ یِم تٔمۍ سٕنٛز کَتھٕ ٲسۍ تِمَن ہُنٛد مطلب اوس نہٕ تَمہِ دۄہ یِوان سمٕجھ کِہیٖنۍ مگر سۄ نہ واکھ نہٕ کینٛہہ شُرٛکۍ ٲسۍ تٔمۍ سٕنٛدٮ۪ن یِمَن وَنان تہٕ یِم تٔمۍ سٕنٛز کَتھٕ چھُ تِمَن کیٛازِ ٲسۍ شُرٛکۍ وَنان کیٛازِکہِ تِم ٲسۍ تَمہِ دۄہ یِوان سَمٕجھ کینٛہہ مگر أزکِس زمانَس منٛز ییٚلہِ تِم کَتھٕ چھُ گژھان اَز وارٕ وارٕ وارٕ وارٕ تِکیٛازِ تٔمِس اوس پَتہٕ ہا کہِ اگر لُکھ یِتھَے کٔنۍ لگوکھ کَرُن تہٕ وارٕ وارٕ کیٛاہ گژھِ پَتہٕ یِمَن سۭتۍ تہٕ تمی حِساب لٔگۍ تِم کَتھٕ وَننہِ تہٕ تِمَن تہٕ تِمَن ہُنٛد مطلب چھِ اَز اگر بہٕ تٔمۍ سُںٛد کینٛہہ کَتھٕ وَنہٕ لایِک تٔمۍ وَنے تِمَن دۄہَن چھِ ووٚنمُت اَن پوش تیٚلہِ ییٚلہِ وَن پوش کہِ یہِ تہٕ کہِ اِنسانَس میلہِ تیٚلہِ کھٮ۪ن چٮ۪ن باقٕے چیٖز ییٚلہِ جنٛگَل روزان تِکیٛازِ یہِ چھُ اَسہِ اَز تہِ پَتہٕ کہِ پلوٗشَن کوٗتاہ چھُ گژھان تِکیٛازِ اَسہِ چھِ ییٚتہِ سٲری جنٛگَل ژٔٹِتھ جنٛگلہٕ پٮ۪ٹھ چھُ اَسہِ آکسیجَن مِلان تہٕ اگر نہٕ سُے میلیٛاو تہٕ أسۍ کِتھ کَن روزَو زِندٕ تہٕ یہِ چھُ تٔمۍ سُنٛد یا یِتھَے کٲنٹھۍ چھُ تٔمۍ ووٚنمُت سٲری سَمہاو أکۍ سٕے رَزِ لَمہاو اَدٕ کَتہِ رایے کَہہ نَے گاو کہِ اگر أسۍ بھایی چارہ کَرو قٲیِم اگر أسۍ سٲری اِکوَٹَے کَرو اَکھ کٲم یا اِکوَٹَے پَکو اِکوَٹَے بیٚہمو لڑایہِ کَرو نہٕ کِہیٖنۍ تہٕ اَسہِ راے نہٕ کٕہاے تہِ چیٖز أسۍ گژھو ہمیشہ کامیاب أسۍ گژھو نہٕ ناکامیاب زٕہٕنۍ یِتھَے کَنٮ۪تھ چھُ بیٚیہِ تہِ واریاہ زیادٕ یِمَن ہٕنٛدۍ ناو وٕکٮ۪نَس مےٚ یاد چھُنہٕ پیٚوان کِہیٖنۍ یِم پرٛٲنۍ ٲسۍ اگر أسۍ وٕکٮ۪نَس چہِ کَتھٕ کَرو پرٛیزینٛٹلی کَرَنٹٕلیٕچ کَتھ کَرو تہٕ وٕکٮ۪نَس تہِ چھُ واریاہ یِم ییٚتہِ اِمام یِم اِسلام خٲطرٕ چھُ یا باقٕے چھُ یِم ہاوان چھِ زندگی کِتھ کٔنۍ چھُ گُزارٕنۍ یِمَن لوٗکو وٕکٮ۪نَس تہِ چھِ واریاہ زیادٕ عزت کَران تہٕ تِمَن ہٕنٛدۍ ناو تہِ چھِنہٕ مےٚ یاد کِہیٖنۍ